اَسلام علیکُم ٹھیٖک چھِو حظ تۄہہِ چھِو حظ غلام محمد احمد بہٕ حظ گٔیس بٮ۪نٛکس پٮ۪ٹھ تُہۍ چھُو حظ مٮ۪نیجر أسۍ حظ گٔیے بٮ۪نٛکس پٮ۪ٹھ حظ مےٚ اوس فارم اے ٹی اٮ۪مُک بَرُن یِم اَتہِ اٮ۪مپلاے چھِنَہ حظ یِمو کٔر تھوڑا بدتٔمیٖزی یِم چھِ وَنان ہُہ یہِ کہتانٮ۪تھ اَہن حظ اَسہِ اوس اے ٹی اٮ۪م یہِ کھُلاوُن حظ فارم اوس بَرُن اَسہِ اَتِکۍ یِم اٮ۪مپلاے چھِنَہ حظ تِمو کوٚر تھوڑا مِس بہیور اَتہِ یِمو حظ تہٕ مےٚ چھُ فارم بَرُن یِم چھِ وَنان کہتانۍ پگاہ یہِ کٲلکٮ۪تھ یہِ ہُہ یہِ بیٚیہِ چھِ وَنان کہتانۍ ییٚتہِ چھِنہٕ ییٚتہِ چھِنہٕ ہُہ یہِ نَہ چھُ مٮ۪نیجر وٕ کَرے مےٚ مَہ ژے فون امے موٗجوٗب اَتہِ کیٛاہ کٕصا چھُ اَتہِ کیٛاہ رو اَتہِ کیٛاہ روٗل چھِ اَتے حِسابٕے چھُنہٕ کانٛہہ

أسۍ حظ آیے راتھ بٮ۪نٛکَس پٮ۪ٹھ اَہن حظ أسۍ آے راتھ اَہن حظ بنٛڈ گوم حظ یہِ نَہ حظ چھِنہٕ یہِ چھُنَہ یہِ چھُنَہ حظ بٮ۪نٛکس منٛز اٮ۪مپُلاے چھِ نَہ آسان وٕ کَتہِ چھِ مےٚ پتاہ ناو کیٛاہ آسہِ أتکی یِم اٮ۪مپُلاے اَتکی یِم اٮ۪مپُلاے چھِنَہ کَتہِ آسن مےٚ پتاہ ناو کیٛاہ چھُ اٮ۪مپُلینس مےٚ دوٚپ بہٕ گوٚوُس بہٕ گوٚوُس دۄیہِ ترٛیٚیہِ لٹہِ فارم برنہِ یہِ چھِ وَنان اَکہِ دۄہ یی بٮ۪کہِ دۄہ یی بٮ۪کہِ دۄہ یی پتہٕ گٔیس بہٕ یِم چھِ وَنان کہتانۍ یور نہِ یہِ ہُہ یہِ یِمو کوٚر تھوڑا مِس بِہیور توے گوس مجبوٗر کَرنہِ مےٚ کوٚر مے ژے فون تَوے اَہن حظ چھُ ؤنِو حظ اَہن حظ بنٛڈ گوم چھِ أسۍ روزان

ولہٕ حظ ٹھیٖک چھُ

اَہن حظ اَہن حظ اٮ۪مپُلاے ما آسہِ تۄہہِ وٕچھُو پانے تٔتی تٔمۍ کٔر بدتٔمیٖزی یِمن چھِنَہ توتہِ تٔہزیٖب وٲزیٖب دیُن کٮسٹمرن سۭتۍ کمہِ آیہِ چھِ کَتھ کَرا ہُہ یہِ یِمن چھِنَہ توتہِ سِپتھ وَلہٕ حظ وَلہٕ حظ ٹھیٖک حظ چھُ اَہن حظ وَلہٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ بِہِو حظ رۄبس حَوال اَسَلام علیکُم